یُس سہَ میون دٔیِم پروڈَکٹہٕ اوس تہٕ سُہ ہَسا اوس مےٚ کوٚرمُت اَمیزان پیٹھٕ آرڈَر یُس سہَ پروڈَکٹہٕ اوس سُہ ہَسا ٲسۍ مےٚ کٔرمٕژ شٲٹۍ آرڈر پانَس سۄ ہَسا ٲسۍ بِلوٗ شٲٹۍ تہٕ مےٚ ہَسا ٲسۍ تَتھ ایٚکٕس ایٚل کوٚرمُت آرڈَر یُس سہَ تمِچ ڈیلوری ٲسۍ سۄ ہَسا مےٚ ہَسا اوس سُہ کوٚرمُت لَگ بَگ دہ دۄہ بروںہہ آرڈَر پَتہٕ ہَسا ووت سُہ لَگ بَگ دَہ پَنٛداہ دۄہ گٔژھِتھ یۄس سَہ تٔمِچ ڈیلوری ٲسۍ سۄ ہَسا ٲسۍ واریاہ خَراب کیازکہِ تَتھ ہَسا لوٚگ واریاہ ٹایِم یۄس سہَ اَمیزانٕچ ڈیلوری ٲسۍ یۄس سَہ مےٚ بیٚیہِ شٲٹۍ ٲسۍ آرڈَر کٔرمٕژ تہٕ ییٚلہِ ہَسا سۄ پَتہٕ وٲژ دہ پَنٛداہ دۄہ گٔژھِتھ پَتہِ ہَسا ٲسۍ تَتھ پیکِنٛگ ویکِنٛگ اَصل کٔرِتھ زَبَردَس پٲٹھۍ یُس سہَ تمکھ ایجَنٛٹ اوس مَطلَب ڈیلوَری باے سُہ ہَسا اوس اَصل پٲٹھۍ کَسٹَمَرَس سۭتۍ کَتھ کَران یۄس سَہ پیمینٹ ٲسۍ سۄ ہَسا ٲسۍ مَگَر کیش آن ڈیلوَری پیمینٹ ہَسا دِژ مےٚ تٔمِس سۄ ہَسا دِژ مےٚ تٔمِس کیش آن ڈیلوَری پیٹھ مَطلَب یُتھُے ہَسا پروڈَکٹہٕ ووت تٔمۍ ہَسا پیکِنٛگ ویکِنٛگ ہَسا ٲسۍ تَتھ اَصل یُتھُے ہَسا مےٚ سُہ گَرِ کھوٗل ییٚلہِ ہَسا بہٕ شٲٹۍ چھُس تَتھ ہَسا اوس کَلَر بَدَل آمُت تَتھ ہَسا کَلَر آمُت بلیک تہٕ بیٚیہِ ہَسا ٲسۍ سۄ ژھیٚنمٕژ مَنٛزباگ بیٚیہِ ہَسا اوس تَتھ سایِز تہِ آمُت غَلَط سُہ ہَسا اوس ایٚکٕس ایٚل بَدلہٕ آمُت ایٚل سُہ پروڈَکٹہٕ اوس سُہ ہَسا اوس واریاہ خَراب پَتہٕ ہَسا کرے سۄ مےٚ رِٹٲرٕن تہِ ییٚلہِ مےٚ رِٹٲرٕن کوٚر تہِ پَتہٕ سہَ ٲسۍ تَتھ رِٹٲرٕن آپشَن اوس تَتھ ایویلیبٕل ٹیٚن ڈیز رِٹٲرنیبٕل تہٕ ییٚلہِ ہَسا سُہ مےٚ رِٹٲرٕن کوٚر تہٕ تِمو ہَسا دوٚپ ژےٚ نِموے أسۍ یہِ پروڈَکٹہٕ ڈیلوری باے یی أسۍ نِموے ژےٚ یہِ پروڈَکٹہٕ واپَس تہٕ ژےٚ دِموے پَنٕنۍ پونٛسہٕ واپَس ییٚلہِ ہَسا مےٚ پانٛژھ دہ دۄہ گٔے ڈیلوری بایَس وَنان ییٚکیاہ پَگاہ پَگاہ تہٕ تٔمۍ ہَسا اوس سُہ ہَسا اوس نہٕ تُلانٕے پَتہٕ ہَسا ووٚن تٔمۍ یہِ چھُی ژےٚ نیُن کوٚت تانۍ تہٕ تَتہِ پیٹھِ ہَسا چھُی یہِ رِٹٲرٕن کَرناوُن ژےٚ پانے تہٕ پَتہٕ ہَسا تَرناے ژےٚ پونٛسہِ تہٕ بہٕ ہَسا گوس تور تہِ تَتہِ ہَسا دوٚپ تِمو ژٕ ہیٚکَکھ نہٕ ییٚتہِ یہِ رِٹٲرٕن کٔرِتھ کِہِیٖنۍ یہِ ہَسا چھُی ژےٚ اَمیزان پیٹھٕے کَرُن ایپ پیٹھ رِٹٲرٕن پَتہٕ ہَسا تھوٚو مےٚ سُہ اِتھے کنۍ پروڈَکٹہٕ یُس ہَسا سُہ مَطلَب چیٖز اوس سُہ ہَسا کھور مےٚ پَتہٕ زَبَردَس تہٕ پَتہٕ ہَسا کوٚر نہٕ مےٚ سُہ رِٹٲرٕن تہِ کِہِیٖنۍ یُس سَہ امکۍ پروڈکٹہٕ اوس سُہ ہَسا اوس موٚکُر واریاہ